واریاہ سُکالَرشِپ چھُ تَران سِٹوٗڈنٛٹن زِ أڈۍ چھِ آسان فرٛی یِمَن اؠکزام وؠکزام چھُنہٕ آسان دِیُن کیٚنٛہہ سُہ چھُ فرٛی ؤری پَتہٕ آسان یَتھ سَتوَنٛزاہ شؠتھ چھِ تَران ایٹتھَس تام ایٹ یِم ہیٚور ہیٚور چھِ آسان تِمَن چھِ تَران ٲٹھ ساس سَتھ ہتھ یِم پَتہٕ تَمہِ پَتہٕ چھِ بیٚیہِ چھِ واریاہ فارَم نیران یِم اؠن اؠس پی چھِ اؠن آیٔ ٹی چھِ یِمہٕ یِمہٕ سُکالَرشِپ چھِ آسان یِمَن چھِ پۅنٛسہٕ تَران یُس یِہ اؠن آیٔ ٹی چھِ یِہ چھِ شہرٕ آسان اَتھ اؠکزام یَتھ ڈیٹ اؠکسپؠکٹ کۆرُکھ یَتھ یَتھ یِمَن نہٕ بیک گرٛاؤنٛڈ اَصٕل چھُنہٕ آسان کیٚنٛہہ یِہِ چھُ تِمنٕے خٲطرٕ آسان زِ اَتھ خٲطرٕ چھِ آسان واریاہ زیادٕ اَصٕل پَرُن اَتھ چھِ ایٹتھَس منٛز اِوان دَہ ساس پَتہٕ چھِ اَتھ نایِنتھَس منٛز پَنٛداہ ساس یِوان ٹُو ٹؠنتھَس منٛز چھُ وُہ ساس دِوان پَتہٕ ییٚلِہ ٹُوؠلتھَس منٛز چھِ اَتھ دِوان لؠپٹ لیپٹاپ بیٚیہِ چھِ دِوان ترٕٛہ ساس رۅپیہِ زِِ یہِ سُکالَرشِپ چھِ واریاہ زیادٕ اَصٕل یِمہٕ یِمہٕ سُکالرشِپ گَژھن بَرٕنۍ